زیادٕ تَر چھِ مےٚ گژھان سبزی کھیٚنۍ واریاہ زیادٕ خۄش کیٛازِکہِ سبزی سۭتۍ چھِ روزان صحت واریاہ زیادٕ ٹھیٖک بیٚیہِ یُس زَن گَر یُس کھٮ۪ن چٮ۪ن بَناوان چھِ سُہ چھُ مےٚ گژھان زیادٕ پَہَم خۄش نیٚبرِم چھِنہٕ مےٚ پَسنٛد کِہیٖنٛۍ تہِ مےٚ چھِ اگر بہٕ نیبرِ کیٚنٛہہ کھٮ۪وان چھَس تمہِ سۭتۍ چھِ مےٚ واریاہ زیادٕ صحت گژھان خراب نیٚبرِم کھٮ۪ن چھِنہٕ بَنان بِلکُل تہِ کھیوٚن کِہیٖنٛۍ کیٛاہ پَتہٕ کَمیُک چھِ بَناوان گَر چھِ بَناوان اِنسان پانَے صاف صاف چھِ بَناوان ہاے صاف صاف چھِ بَناوان تَمہِ سۭتۍ صحت چھِ صحت تہِ روزان ٹھیٖک البتہٕ یُس نیٚبرٕ اَنان چھِ کیٛاہ پَتہٕ کہِ یِم کِتھٕ پٲٹھۍ چھِ بَناوان کیٛاہ چھِ کَران مۅکُر چھِ آسان خبر کٔژَن دۄہَن یِم تیٖل چھُ آسان تَتھ منٛز چھِ بَناوان بیٚیہِ یِم پَتہٕ ہٕے چھِنہٕ کِچَن کٮُ۪تھ چھُکھ آسان أنٛدرۍ کِنۍ صاف چھُکھا آسان کیٛاہ چھُکھا آسان بَناوان چھِ تٔتھی پٮ۪ٹھ وۅنۍ چھَنہٕ پَتہٕ ہٕے آسان کیٛاہ چھُکھ أنٛدرۍ کِنٮ۪تھ اِسلیے چھُ مےٚ گَرِکُے یُس گَرِ أسۍ کھٮ۪ن چٮ۪ن بَناوان چھِ مےٚ گژھان سُے خۄش زیادٕ تَر چھِ مےٚ گژھان یُس زَن مےٚ زیادٕ تَر چھِ گژھان سُہ چھُ مےٚ گژھان وازوان خۄش کیٛازِکہِ وازوان کھٮ۪نَس منٛز چھِ اَلگٕے مَزٕ آسان تَمہِ وَرٲے چھِ مےٚ گژھان بِریانی خۄش یُس أسۍ پانَے گَرِ چھِ بَناوان بہٕ چھَس بَناوان واریاہ اَصٕل بِریانی سۄ چھِ مےٚ گژھان واریاہ زیادٕ کھیوٚن خۄش بیٚیہِ یُس زَن ہاکھ چھُ آسان سُہ چھِ مےٚ گژھان خۄش یِم ٹَماٹَر چھِ لۅکٕٹۍ لۅکٕٹۍ ژیوٚٹ کٔرِتھ بَناوان تِمَن منٛز نیٖل مرژٕوانٛگَن ترٛاوان سُہ چھُ مےٚ گژھان خۄش تَمہِ علاوٕ چھِ مےٚ گژھان وانٛگَن چھِ مےٚ گَژھان خۄش اَلہٕ چھِ مےٚ گژھان خۄش کھیٚنہِ یِم چیٖز چھِ مےٚ گژھان خۄش کھیٚنہِ کیٛازِکہِ یِم چیٖزَن یِم زَن کھیٚن چھِ آسان اَمہِ سۭتۍ چھِ روزان یُس زَن اِنسان صحت چھُ آسان سُہ چھُ روزان ٹھیٖک بیٚیہِ اَگر زیادٕ اِنسان یہِ کھیٚیہِ ماز واز کھیٚیہِ تَمہِ سۭتۍ چھُ یُس زَن شُگر چھِنہٕ أسۍ سُہ زیادٕ بیٚیہِ چھِنہٕ ٹھیٖک روزان صحت کہیٖنٛۍ تہِ نہٕ بیٚیہِ چھِ تَمہِ سۭتۍ میادٕ تہِ گژھان واریاہ زیادٕ خراب نٮ۪بَر نیرُن چھِ گژھان یِتھٕ پٲٹھۍ یہِ ڈَہیٚرِیا چھِ سُہ چھِ گژھان اُلٹی چھِ یِوان زیادٕ چھِ یِوان نا یِم زَن ماز واز چھِ یِوان زیادٕ کھٮ۪نہٕ کِہیٖنٛۍ تہِ اِسلیے یُس زَن سَبزی چھِ سَبزی چھِ واریاہ زیادٕ اَصٕل آسان اِسلیے پَزِ اَسہِ زیادٕ زیادٕ سَبزی کھیٚنۍ پَزِ یُس زَن ماز واز کھیوٚان مگر زیادٕ نہٕ کِہیٖنٛۍ کیٚنٛہہ لِمٹَس منٛز زیادٕ پَزِ اَسہِ سَبزی وَبزے کھیٚنہِ کیٛازِکہِ سَبزین منٛز چھِ واریاہ زیادٕ اٮ۪نَرجی آسان بیٚیہِ چھِنہٕ تَمہِ سۭتٮ۪ن شُگر وُگر تٮُ۪تھ خطرٕ چھُنہٕ آسان کہیٖنٛۍ تہِ اَسہِ پَزِ شُہُل شُہُل کھیوٚن یِتھٕ پٲٹھۍ دال اگر دال کھٮ۪مو زیادٕ تَمہِ سۭتٮ۪ن چھُ تَیٚمہِ سۭتٮ۪ن یُس زن میادٕ چھُ تَمہِ سۭتۍ میادٕ گژھان خراب دالہٕ تہِ پَزن اَسہِ خٲلی ونٛدس منٛز کھٮ۪نۍ اگر اَسہِ دال کھیٚے تَمہِ سۭتۍ پےٚ اَسہِ زامُت دۄد کھیوٚن ضروٗری سۭتۍ بیٚیہِ مٮ۪وٕ بیٚیہِ پَز اَسہِ زیاد زیادٕ مٮ۪وٕ کھیوٚن کیٛازِکہِ مٮ۪وٕ تہِ چھِ واریاہ زیادٕ صحتہٕ خٲطرٕ اَصٕل بیٚیہِ پزِ نہٕ اَسہِ مُدُر کھیوٚن زیادٕ کِہیٖنٛۍ تِکیٛاز مُدرٕ سۭتۍ چھُ شگرٕچ بٮ۪مٲرۍ وۅتھان زیادٕ مٮ۪وٕ چھِ آسان مٮ۪وٕ پَزِ اَسہِ واریاہ وارِیاہ کھیوٚن ہر کانٛہہ کٕتیٛاہ قٕسٕم مٮ۪وٕ چھِ ژوٗنٹھۍ چھِ اَز تیار نیٚبٕر کِنۍ ٹنٛگ چھِ ٲرۍ چھِ ژیرٕ چھِ ژٕنن چھِ گِلاسہٕ چھِ یِم زن یِم چھ کٮ۪لہٕ چھِ یِم ہر سیٖزَس منٛز آسان چھِ تِم گٔیہِ کیلہٕ ویلہٕ تِم کھیٚیِو تَمہِ سۭتۍ چھِ صحت روزان واریاہ زیادٕ ٹھیٖک بیٚیہِ چھِ تَمہِ سۭتٮ۪ن اِنسان وزن اگر کمزور آسہِ چھِ وزن تہِ کَران بیٚیہِ پزن اَسہِ لٲر وٲر کھیٚنۍ تِکیٛازِ تتھ منٛز چھِ آسان اینٛٹی آکسِڈَنٛٹ تِم چھِ آسان تَتھ منٛز تمہِ سۭتۍ چھِ یُس زَن أنٛدرۍ کِنۍ تِم مٔکٕرۍ مٔکٕرۍ چیٖزَ تِم چھِ نیران نٮ۪بَر بیٚیہِ پَزِ اَسہِ زیادٕ زیادٕ ترٛیش چیٚنۍ ترٛیشہِ سۭتۍ تہِ چھُ مٔکریار نیران نٮ۪بر بیٚیہِ چھِ أسۍ نُنہٕ چاے چھِ مےٚ بیٚیہِ خۄش گژھان تَتھ چھِ آسان کیٛازِکہِ اَکھ چھَس بہٕ صُبحٲے چٮ۪وان نُنہٕ چاے بیٚیہِ چھَس بہٕ ژورِ بجہِ چٮ۪وان نُنہٕ چاے اگر تاپھ ٲسِنۍ کوٗتاہ تہِ گَرٕم ٲسِنۍ کوٗتاہ تہِ نُنہِ چاے چھَس بہٕ ضروٗری چٮ۪وان بیٚیہِ چھِ أسۍ گَرِچ ژوٚٹ ووٚٹ بناوان بہٕ چھَس سۄ کھٮ۪وان تتھ سۭتٮ۪ن لِپٹن چاے چھِ أسۍ وارِیاہ کَم چٮ۪وان لِپٹن چاے چھِنہٕ أسۍ زیادٕ چٮ۪وان ییٚتہِ